ہیٚلو وعلیکُم سَلام ٹھیٖک چھِو حظ اَہَن حظ آ آ ؤنِو حظ اَہَن حظ لیٖو چھَس حظ تھاوٕنۍ اَدٕ حظ اَدٕ حظ ٹھیٖک